بیا تُہۍ کیٛاہ چھُ أزِ کہِ دۄہ خٲطرٕ کانٛہہ سُپیٚشَل ڈِش ایویلبل مےٚ سۭتۍ حظ چھِ گٮ۪سٹ واریاہ یِم حظ چھِ پرٮ۪فَر کَران چِکنَس منٛز اگر تَندوٗری چِکَن چھُ ایویلبل تٔتھۍ منٛز دِیو اگر نہٕ تیٚلہِ بیٚیہِ کانٛہہ ڈِش مگر یہِ آرڈَر کٔرِو تُہۍ جلدی یَتھ حظ چھُ لَنٛچ ٹایم تَوے چِکنَس منٛز اگر بیٚیہِ کیٚنٛہہ چھُ تیٚلہِ دِیو چِکَن رول چِکَن تَندوٗری کیٚنٛہہ شورما بیٚیہِ تہِ کینٛہہ شُکریہ